میانِس ذہنَس منٛز چھُ کیٚنٛہہ یاد دِہان یاد یاد کرن واجنہِ کٕلایمبِنٛگ ٹٕرپہٕ یا اٮ۪ڈوینچر تہٕ یور بہٕ گوٚمُت اوسُس بہٕ ہَسا اوسُس گَنٛگبَل گوٚمُتَن یۄس بالکُل ٹرٛیکِنٛگ کَرنٕچ جاے چھِ تہٕ یُتھ بالکُل کٕلایمبِنٛگ کَران چھِ یا ہیوٚر چھُ کھَسُن پہاڑَس تہٕ تور ٹرٛیوٕل کٔرِتھ ہَسا باسیٚو مےٚ زِ میون وارِیاہ ڈَر ہَسا گوٚو دوٗر تہٕ اَمہِ علاوٕ چھُس بہٕ لداخ کَرگِل گوٚمُت کَرگِل کِنۍ یِم ایل او سی سایڈٕ یِم ہیوٗج ماوُنٹین رینج یُس چھُ تِمن ہسا چھُ مےٚ کٕلایمبِنگ کٔرمٕژ تہٕ یُس بالکُل اٮ۪ڈونچرس تہٕ ڈَراونا اوس تہٕ تِمن پٮ۪ٹھ ٹریکِنگ کٔرِتھ ہسا کوٚر مےٚ وارِیاہ قابوٗ پَنٛنِس ڈرس پٮ۪ٹھ تہٕ اَمہِ علاوٕ تہِ چھُ مےٚ گُریز ویلی گٔژھِتھ گُریز ویلی سایڈٕ تہِ ہَسا چھُ مےٚ ٹریکِنٛگ کٔرمٕژ تہٕ تور تہِ ہَسا چھُ مےٚ میٚموریبٕل کٕلایمبِنٛگ اٮ۪ڈوٮ۪نچَر کٔرِ